ہیٚلو

ہیٚلو السلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک تُہۍ چھُو حظ وازٕ اَسہِ ٲس گَرِ پارٹی اَسہِ اوس تقریٖباً دۄن ہَتَن لُکَن دیُتمُت دعوت تُمَن خٲطرٕ اوس رَنُن تُہۍ ہیٚکو حظ رٔنِتھ اَسہِ چھِ بودوارِ دۄہ تُہۍ ییٖزیو بودوار دۄہ صُبحٲے اَدٕ کیٛاہ ٹھیٖک چھُ بِہِو خُدایَس سوال